پَڑایہِ سۭتۍ چھِ واریاہ مَزہبی رِواج ختٕم گٔمٕتۍ یِم غلط ٲسۍ مَثلاً پڑاے سۭتۍ آو یہِ چیٖز ختم کرنہٕ زَنٮ۪ن ٲسۍ نہٕ دِوان گر نٮ۪بر نیرنہٕ زَنٮ۪ن اوس آسان أکسی جایہِ بِہتھ صرف گرٕچ کٲم کَرٕنۍ تہٕ سُہ آو ختٕم کرنہٕ یہِ آو زاننہٕ زِ زَنٮ۪ن گژھِ برابر تِمن پَنُن حق یُن دِنہٕ تِمن تہِ چھُ پڑایہِ ہُند حق تِمن تہِ چھُ گرِ نٮ۪بر پَنُن پَنُن روزگار ژھاڑنُک حق باقٕے پَڑاے سۭتۍ گوٚو یہِ چیٖز تہِ ختٕم زِ غریٖب شُرین ٲسۍ نہٕ دِوان سکوٗلن منٛز أمیٖر شُرین سۭتۍ بیٚہنہٕ تہٕ یہِ چیٖز تہِ آو وارٕ وارٕ خَتم کرنہٕ تاکہِ کٕہینۍ تہِ اِختِلاف روزنہٕ غریٖبس تہٕ أمیٖرَس منٛز